اسلام علیکم بہٕ حظ چھُس بنڈٕ پورِ روزان میٲنۍ پسندیٖدہ کِتاب حظ چھِ قرآن شریٖف بہٕ چھُس مسلمان الحمدُ اللہ قرآن چھِ پرٛیٚتھ أکِس مُسلمانس پسندیٖدہ کِتاب آسٕنۍ تہِ گٔژھ تہٕ ٹی وی حظ چھُس بہٕ امہِ موجوٗب پسند کران تِکیازِ امہِ سۭتۍ چھِ اِنسانس وارِیاہ نالیج مِلان چاہے سُہ دُنیٲیی اعتبار آسہِ چاہے سُہ ٲخرت کہِ اعتبار آسہِ یِتھ پٲٹھۍ انسان یژھِ تِتھ پٲٹھۍ ہیٚکہِ اِنسان معلوٗمات حٲصل کٔرِتھ کُنہِ تہِ پٲٹھۍ

اسہِ حظ اوس نہٕ گرِ ٹی وی کِہیٖنۍ اسہِ گوٚو اکھ ؤری ٹی وی أنہِ مٕتِس حظ تہٕ بہٕ حظ چھُس تتھ پٮ۪ٹھ وٕچھان کیٚنہہ تتھ پٮ۪ٹھ چھِ کیٚنہہ شو یِوان یِمن سۭتۍ اِنسانس وارِیاہ پتاہ چھِ لگان ییٛلہِ بہٕ وٕچھِ تیٛلہِ چھُس بہٕ اکثر وٕچھان تتھ پٮ۪ٹھ ایٚلیکٹرانکٕس مُتعلق ییٛلہِ مےٚ ییٚلہِ مےٚ سِٹاٹ کوٚر ٹی وی وٕچھُن پرسُہ پٮ۪ٹھ بیٚیہِ وٕچھ مےٚ وٕچھ ایٚلیکٹرانِک شو مےٚ کوٚر تتھ یوٗٹیوٗب ڈاوُن لوڈ پتہٕ اوس بہٕ وٕچھان تتھ منٛز یہِ حظ لپ چھِ شیران موبایل چھِ شیران ریڈیو چھِ شیران مےٚ حظ کٔر کٲم پتہٕ مےٚ اوٚن سُہ سمان سورُے تہٕ مےٚ شِیٖرۍ سٲری لنپ پانے گرِ اوس گژھان لنپ کانٛہہ لنپ خراب یِمن یِم چھِ نہ حظ یِم یِم ایٚل ایی ڈی بلب تِم تِم شیٖر مےٚ پتہٕ پانے لگ بگ آسن مےٚ شیٖرمٕتۍ لنپ ہتھ کھنڈ پنٕنۍ ہمساین ہِندۍ رشتہٕ دارن ہٕندۍ تہٕ امہِ سۭتۍ حظ میوٗل وارِیاہ فٲیدٕ تہٕ بیٚیہِ حظ چھُس بہٕ بیٚیہِ وٕچھ مےٚ بیٚیہِ چھُس بہٕ فِلم وٕچھان کُنہِ ساتہٕ تہٕ سٲلِمو کھۄتہٕ اصل فیٚورٹ فِلم حظ چھِ مےٚ کیٚنہہ فلمہٕ چھِ تم یِم مےٚ فیٚورٹ چھِ تِمو منٛز چھِ اکھ پی کے تھری اِیٖڈیٹٕس یِمو یِمو سۭتۍ چھِ اکھ انسانس پتاہ تہِ لگان ہیٚچھان چھِ تھوڑا بہت وٕچھان چھِ پی کے سۭتۍ لٔج وارِیاہ پتاہ یا تھری ایٖڈیٹ سۭتۍ سُہ تہِ چھِ واریاہ اصل موٗوی مےٚ چھِ پسند بڑٕ پسند ٹی وی شوون منٛز چھِ یِوان پاکستانٕکۍ سیٖرِیل تم تہِ چھُس بہٕ وٕچھان زیادٕ پہمتھ یِمو سۭتۍ چھِ انسانس وارِیاہ پتاہ لگان

کِتاب چھُس بہٕ سکھ پران حدیٖث کِتاب چھُس بہٕ پران یا باقٕے اسہِ چھُ ییٚتہِ بنڈٕ پوٗرس منٛز دارُل الوٗم رِحیٖمِیا تِم چھِ کڑان کِتاب تِم چھِ کڑان یہِ حظ یہِ دۄیہِ دۄیہِ ریٚتھۍ کنہٕ ترٛیہِ ترٚیہِ ریٚتھۍ چھِ تِم النوٗر کِتاب کڑان سُہ چھُس بہٕ پران سُہ واتان اسہِ یور النوٗر ماشااللہ بڑٕ اصل کِتاب مولانا یہِ موٗلوی رحمتُ اللہ صٲب بڑٕ اصل کِتاب کڑان تِمن منٛز چھِ بڑٕ اصل مزٕ یِوان تتھ پرنس تِمو سۭتۍ چھِ انسانس دنیہٕچ پتاہ لگان تِمو سۭتۍ چھِ انسانس ٲخرتٕچ فِکر لگان پران چھِ أتی چھِ تتھ بڑٕ اصل مزٕ یِوان تہٕ انسان گۄنہو نش بچان تِم کِتاب پٔرِتھ رحمتُ اللہ صٲبنہِ سُہ چھِ بنڈٕ پوٗرس نیران فی ریتہٕ کِنہٕ دۄیہِ ریٚتھٕ چھِ سۄ نیران اصل پٲٹھۍ چھ نہٕ مےٚ پتاہ کیٚنہہ بڑٕ مزٕ چھُ یِوان تتھ پرنس تمہِ سۭتۍ چھ انسانس وارِیاہ پتاہ لگان فیٚورٹ کِتاب چھِ مےٚ قُرآنِ شریٖف تہٕ فیٚورٹ موٗوی چھِ مےٚ پی کے

ٹی وی شو چھُس بہٕ وٕچھٲنی مےٚ ووٚن گۄڈنیتھٕے کوٚر مےٚ عرض تہٕ بہٕ چھُس وٕچھان زیادٕ پہمتھ ایٚلیکٹرانک شو تہٕ بیٚیہِ پاکِستانٕکۍ سیٖرِیل تِمن چھُ بڑٕ مزٕ یِوان وٕچھنس کِتاب چھِ پران پرٛیٚتھ اکھ مگر پرٕنۍ تہِ گٔژھ امہِ سۭتۍ چھِ لگان پتاہ وارِیاہ زیادٕ پتاہ چھِ لگان امہِ سۭتۍ حظ کِتاب پرنہٕ سۭتۍ بیٚیہِ ییٚلہِ انسان کِتاب پرِ دہن منٹن پتہٕ چھِ بیٚکہِ دۄہ پرِ پانٛژن منٹن بیٚکہِ دۄہ پرِ پندٕہن منٹن بیٚیہِ دۄہ پرِ وُہن منٹن امہِ سۭتۍ چھِ أتی فِکر لگان پتہٕ چھ پتہٕ چھِ مزٕ یِوان گۄڈٕ اگر بور چھِ گژھان انسان پتہٕ چھُ یِوان مزٕ پرنس

پرُن تہِ گژھِ انسان کِتاب وِتاب گژھِ پرُن بیٚیہِ گژھِ یہِ ٹی وی شو وغیرہ وٕچھِنۍ اِنسان أتی چھِ لگان ورِیاہن چیٖزن ہنٛز پتاہ یِمن ہنٛز ںہٕ پتاہ چھِ آسان کہیٖنۍ یتھ پٲٹھی مےٚ ووٚن گۄڈٕنیتھٕے کہِ مےٚ ہیٚوچھ موبایل شیرُن ریڈیو شیرُن پایپ شیرٕنۍ آی پاٹ شیرُن لنپ شیرٕنۍ یم چیٖز ہیٚچھ مےٚ ٹی وی پٮ۪ٹھٕے یوٗٹیوٗب پٮ۪ٹھٕے کیازِ أسۍ چھِ وٕچھان ٹی وی یس نہٕ یوٗٹیوٗب آسہِ یا ٹی وی یسٕے یوٗٹیوٗب وٕچھنہٕ تہٕ وارِیاہ چھِ لگان پتاہ أتی چھُ انسان أتی یم چیٖز ہیٚکان پانہٕ شیٖرتھ بیٚکہِ جایہِ چھُنہٕ پیٚوان گژھُن کیٚنہہ یِتھ پٲٹھۍ مےٚ مےٚ ہیٚوچھ ییٚتی بہٕ چھُس نہٕ کُنہِ جایہِ اگر اسہِ لنپ گژھِ کٲنسہِ ہمسایس خراب یا پانس خراب یا کٲنسہِ رشتہٕ دارس خراب سُہ چھُ انان مےٚ نش بہٕ چھُس سُہ کران ٹھیٖک کٲنسہِ گژھِ ریڈیو خراب سُہ تہِ چھُ انان مےٚ نِش کٲنسہِ گژھِ ٹارٕچ خراب سُہ تہِ چھُ انان مےٚ نِش بہٕ چھُس سُہ شیران تمہِ سۭتۍ چھِ لگان وارِیاہ پتاہ أتی فٲیدٕ یوان یم چیٖز گژھِ انسان ہیٚچھُن یِم چیٖز گژھِ اِنسان کرُن أتی چھِ لگان پتاہ تہٕ یہِ ہاے یہِ امہِ سۭتۍ چھِ وارِیاہ فٲیدٕ یِوان فاینانشلی تہِ چھُ یِوان فٲیدٕ تہٕ باقیو حِسابو تانۍ تہِ چھُ یِوان فٲیدٕ میٲنۍ گُزٲرش چھِ یِہٲے کہِ پرٛیتھ کانٛہہ کٔرِن سا یم چیٖز پانس اندر پٲدٕ باقٕے وسلام